گیمہٕ گِنٛدٕنۍ چھےٚ اکھ اہم رول ادا کران گامہٕ زندگی منٛز تِکیٛازِ گامٕکۍ لُکھ چھِ لڈکہٕ چھنہٕ زیادٕ فاروٲڈ کہیٖنۍ تہِ آسان تِم چھِ زیادٕ پہمتھ پتھ کھورعلاقن ہٕنٛدۍ آسان تہٕ گیمہٕ گِنٛدنہٕ سۭتۍ چھِ تِمن موقعہٕ میلان زِ تُہۍ پٔکِو برٛونٛٹھ برٛونٹھ تہٕ تُہۍ وٲتِو برٛونٛٹھ کُنہِ مقامس تام تُہۍ گٔژھِو تِمن سۭتۍ تِمن سۭتۍ یِم زن شہرن قصبن منٛز روزان چھِ آسان تہٕ تِمن نِش ہیٚچھِو تہزیٖب تہٕ تمدُن مگر ییٚمہِ ساتن نہٕ أسۍ گیمہٕ گِنٛدو تمہِ کہِ وجہ سۭتۍ چھُنہٕ اسہِ گرِ نٮ۪بر نٮیرنُک کٕہںۍ تہِ موقعہٕ میلان تہٕ أسۍ چھِ عموٗمن گریے آسان مگر اتھ سۭتۍ سۭتۍ چھِ اسہِ گیمن ہُنٛد بیٛاکھ اکھ رول تہِ یتھ انٛدرسٲنۍ یہِ جسمٲنی ورزِش تہِ چھِ گژھان تہٕ بیٚیہِ چھ سون جسٕم تہِ فِٹ روزان ہرگاہ أسۍ گیمہٕ گِنٛدو نہٕ کہیٖنۍ سٲنِس جسمس کھسہِ چربی تہٕ أسۍ ہٮ۪کو أکسی جایہِ بِہِتھ گٔژھِتھ مگر ییٚمہِ کہِ وجہ سۭتۍ سون جسٕم تہِ باری گژھِ وزنی گژھِ گیمن ہُنٛد مین مقصد چھُ آسان انسانس انٛدر تہزیٖب تہٕ تمدُن انُن یُس زن گامن انٛدر واریاہ کم چھُ آسان ییٚلہِ انسان گیمہٕ گِنٛدنُک شوقیٖن چھُ آسان تہٕ سُہ چھُ کُنہِ بِنا ججک کے مطلب گیمن منٛز شریٖک سپدِتھ تمیُک تہزیٖب تمدُن ہیٚچھان تہٕ گرِ اٮ۪پلاے کران گرِ لاگوٗ کران ییٚمہِ ساتہٕ گرِ لاگوٗ گوٚو تہٕ اِن شاہ اللہُ تعالیٰ انسانس چھُ واریاہ زیادٕ عیزت تہٕ ویقار میلان اتھ سۭتۍ سۭتۍ چھُ یہِ چیٖز تہِ ضروٗری زِ انسان گژھِ پرٛٮ۪تھ کُنہِ گیمہِ ہُنٛد خاص خیال تھاوُن گیم گِنٛدٕنۍ چھِ انسان سٕنٛدِ جسمہٕ خٲطرٕ تہِ بہتریٖن ییٚمہِ کہِ وجہ سۭتۍ أڈجن ہنٛز وس یا أڈجہِ تہِ مضبوٗط چھِ سپدان ییٚلہِ أڈجہِ مضبوٗط سپدِ آلریڈی چھِ باڈی تہِ مضبوٗط سپدان ییٚمہِ ساتہٕ باڈ جسٕم سون مضبوٗط سپدیو تہٕ انسانس چھنہٕ بٮ۪مارِ زیادٕ اٮ۪ٹیک کہیٖنۍ تہِ ہٮ۪کان کٔرِتھ ییٚلہِ انسان أکسٕے جایہِ بِہِتھ چھُ آسان تمہِ کہِ وجہ سۭتۍ چھ انسان سٕنٛز زندگی واریاہ خطرس انٛدر آسان تہٕ پتہٕ چھنہٕ انسان ہٮ۪کان کٕہٕنۍ تہِ کام کٔرِتھ